ہیٚلو اَلسلام علیکُم مےٚ حظ ٲس چھٔتٕرۍ بَکار دۄہَس کٔھنٛڈس تُہۍ ہیٚکوا مےٚ دِتھ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ